اسلام علیکُم تُہۍ چھِو نہ حظ کھنبَل سٹینٛڈ پیٚٹھ مےٚ ٲسۍ راتھ کیب بُک کٔرمٕژ اَسہِ اوس گَژھُن پِکنِک اَسہِ چھُ فیملی پِکنِک أسۍ چھِ سٲری گَرِک وٕنکیٚن نیٚبرٕ کَن پیاران سَڑکہِ پیٚٹھ برابر ووت اَسہ اَکھ گَنٹہٕ پیاران راتھ ووٚن تُہٕنٛدۍ ڈرایورَن تٔمۍ دِژ اَسہِ کَنفٔرمیشَن کہِ بہٕ واتہٕ برابر ٹایمَس پیٚٹھ اَسہِ ووت وۄنۍ اَکھ گَنٹہٕ پیاران تِم چھِنہٕ نٔنۍ کِہیٖنۍ اَسہِ اوس وارہہن جایَن واتُن اَسہِ اوس پہلگام واتُن کۄکَر ناگ ویرناگ گُلمرگ اسہِ اوس تمن راتھ اصل پٲٹھۍ یہِ واضع کوٚرمُت کہ سُلی ییی زیٚو اَسہِ چھُ واریہن جایَن واتُن ٹایمَس پیٚٹھ چھُ گرٕ تہِ واتُن تہٕ بیٚیہِ چھُ پَتہٕ ٹرٛیفِک جام گَژھان یا کینٛہہ چھُ آسان پتہٕ امہِ موٗجوٗب اوس اَسہِ تمن اصل پٲٹھۍ واضع کٔرِتھ ووٚنمُت کہِ سُلی پَہَن ییی زیٚو برابر ییی زیٚو ٹایمَس پیٹھ تمہِ پَتہٕ گَژھو أسۍ شامس ٹایمَس پیٚٹھ گَرٕ تہِ واتِن اَسہِ چھِ بَچہِ تہ سۭتۍ أمۍ موٗجوٗب وۄنۍ ووت اَسہِ برابر گنٛٹہٕ تِمَن فون تہِ کَران تہٕ مگر تٔمۍ چھِنہٕ فون تہِ رِسیٖو کران کہیٖنۍ اَسہِ گوٚو واریاہ زیادٕ موٗڈ خراب پیٚٹھٕ چھُ وۄنۍ یہِ مے کوٚرمُت یہِ مطلب یِمن سۭتۍ راتھ کتھ امہِ موٗجوٗبن گوٚو مےٚ واریاہ زیادٕ فیٖل وۄنۍ چھِ گَرِکٮ۪ن نِش تہِ پیٚوان کتھ بوزٕنۍ کہِ ٹھیٖک پٲٹھۍ وَنیٚووکھا کَریووکھ اصِل پٲٹھۍ کَنفٔرٕم وۄنۍ اگر مطلب اتھ منٛز چھُنہِ کینٛہہ کہِ پرابلم ہیٚکہِ گٔژھِتھ تِمَن گَرَس منٛز آسہِ پرابلم یا پانَس صحت آسہِ ٹھیٖک نہ آسہِ ٹھیٖک تِمَن پزِہا اَسہِ وَنُن کہِ بٕہ ہیٚکَا یِتھ نہ ہیٚکا یِتھ یا وۄنۍ اگر تُہِنٛدٕ ذٔریعہِ کانٛہہ مَدَد گَژھِ ہا تِمَن تانتھ کال گَژھِ ہا تُہۍ ؤنہِو اَسہِ کہِ مطلب پرابلم کیاہ چھِ تہٕ أسۍ کَرہَو تیٚلہِ بَدَل کینٛہہ اِنتِظام